میون یُس فیورِٹ غزا چھُ مےٚ چھُ ساروی کھۄتہٕ پسنٛد دیدہ غزا چھُ مےٚ بَتہٕ بیٚیہِ تہٕ بییٚہِ چھُ ہاکھ بیٚیہِ گژھیس زامُت دۄدہ آسُن مَگر ییٚلہِ یہِ چھُس بہٕ کھیٚوان ییٚلہِ اِنسان توٚکمُت آسہِ اِنسانن آسہِ کٲم کٔرمٔژ واریاہ زیادٕ کٲم آسٮ۪ن کٔرمٔژ پَتہٕ یہِ اورٕ بَتہٕ آسہِ شیٖرِتھ مَگر بَتہٕ گژھِ آسُن تھوڑا ہُندرٕے بیٚیہِ تَتھ سۭتۍ گژھِ آسُن زامُت دۄد سُہ گژھِ آسُن چھوٚپ دِتھ تَتھ گوٚژھ چۄکھ دِتھ آسُن تَتھ زام تِس دۄدَس گژھِ آسُن چھوٚکھ دِتھ ییٚلہِ سُہ بَتس منٛز تروو پَتہٕ تُل ہاکھ تھوو ہاکھ تَتھ گژھِ رَس آسُن تھوڑا کٔرِتھ تَتھ گژھِ رَس آسُن کٔرِتھ تھوڑا ہاکَس پَتہٕ ییٚلہِ سُہ تروو ہاکھ تہٕ پَتہٕ ییٚلہِ بَتہٕ چھِ نہ کھیٚوان تیُتھ چھُ مَزٕ لگان بَتہٕ کھیٚنَس بہٕ کیاہ وَنہٕ سُہ چھُ واریاہ اَصٕل بہٕ چھُس یہِ گژھِ کَرُن اَتھ چھُ واریاہ مَزٕ لگان کھیٚنَس